آ بالکُل سٲنۍ مذہبَن چھِ سٲنس آ بالکُل سٲنۍ مذہبن چھِ سٲنس صحتس خیال تھاونس پیٹھ اکھ اہم زور دیُتمُت آ یہِ کیا یتھ پٲتٹھۍ زن صبحَن سُلہِ وَتھُن آ واک کرُن مسواک کرُن اتھہٕ پٹھراوٕنۍ پانژن ٹایمن نٮ۪ماز پرٕنۍ وُضوٗ کرُن ییٚمہِ سۭتۍ أسۍ صاف پَلو لاگٕنۍ نم تُلٕنۍ ییٚمۍ سۭتۍ أسۍ تندرُسُت روزو تم تم کامہِ ونِن کرِمژ تہٕ آ ییلہٕ یہِ زن یہِ مینٹل ہیلتھ چھُ روزان صبحن سُلہِ وَتھُنہٕ سۭتۍ تازٕ چھ أسۍ دوہس روزان ایگزسایز چھِ أسۍ کران صبحَن تہٕ سون دٮ۪ماغ چھُ تازٕ روزان تہٕ دوہس یم تہِ کامہِ أسۍ کرَو تم چھ سٲنس ماینڈس منٛز اصل پاٹھۍ بیہوان تہٕ تمَن ہُند افیکٹ چھُ اسہِ واریاہ اصل روزان